واریاہ کینٛہہ جایہِ چھِ ہِنٛدوستانَس منٛز یوٚت بہٕ یَژھان چھُس بایکہِ پٮ۪ٹھ گژھُن گۄڈنٮ۪تھ چھُ یِوَان تور ہِماچَل پرٛدیش دوٚیِم چھُ یِوان لداخ ترٛیِم چھُ یِوان دہلی ژوٗرِم چھِ یِوان پہلگام پہلگام چھِ واریاہ اَصٕل پٕلیس تَتہِ چھِ بَجرَنگی باے جان سٕنٛز موٗوی تہِ گٔمٕژ شوٗٹ لداخ تہِ چھُس بہٕ یژھان گژھُن تَتہِ چھُ واریاہ گٕلیشر بہٕ چھُس یژھان بایکہِ پٮ۪ٹھ گژھن تور تَتہِ چھُ واریاہ گلیشیر بیٚیہِ چھِ تَتہِ واریاہَن قٕسمَن ہٕنٛدۍ فرٛوٗٹ تہِ آسان بیٚیہِ چھِ یِوان تور رایڈ کَرنَس اَلَگ مَزٕ بیٚیہِ چھُس بہٕ یَژھان دہلی دہلی گژھُن دہلی تہِ چھُ واریاہ خوٗبصوٗرت پٕلیس تور تہِ چھِ واریاہ طرح طرح کہِ یِم چھِ سیاح آسان تہِ یِوان تور رایڈ رایڈ کَرنہِ بیٚیہِ چھُ گوا گژھُن بایکہِ پٮ۪ٹھ گواہَس منٛز چھِ اَکھ فیم فیمَس سپاٹ اَکھ تَتھ چھِ وَنان گوا بیٖچ گوا بیٖچَس پٮ۪ٹھ چھِ یِوان رایِڈ کَرنُک اَلَگ مَزٕ بیٚیہِ چھُس بہٕ یَژھان کَشمیٖر گَژھُن